ٹٮ۪کنالجی کوٚر بِزنِس بڑاونس منٛز واریاہ مدد أسۍ نِمو اٮ۪گزامپٕل اگر کٲنٛسہِ دُکانس منٛز سامان اوس تٔمۍ کوٚر یہِ آن لایِن اٮ۪ڈوٹایِز مینٹ تمہِ سۭتۍ آیہِ أمِس واریاہ زیادٕ کشٹمر اگر کٲنٛسہِ تہِ فار اٮ۪گزامپٕل رٮ۪شٹورنٛٹ اوس تٔمِس اوس پٮ۪وان گۄڑٕ توٗرۍ گژھُن وۄنۍ چھُ سُہ ہٮ۪کان آن لاین ڈیلیوری گرٕ واتنٲیِتھ کھٮ۪ن تمہِ سۭتۍ بڑیو تٔمِس بِزنِس مےٚ چھُ پلان اگر مےٚ بِزنِس آسہِ ہا دۄد کار أسۍ آسہِ ہو آن لاین ڈیلیوری تہٕ آن لاین آڈر کٔرتھ پنُن بِزنِس ہٮ۪کہٕ ہو أسۍ بڑٲوِتھ